سٲنِس ضِلعس منٛز یَتھ ناو چھِ ضِلعہ بانڈی پورہ تَتہِ گٔے پٔتمہِ ؤری پٮ۪ٹھ زیادٕ یِم اَصٕل اَصٕل کامہِ چینٛجِز آے اَصٕل اَصٕل چیٖز کٔرۍ یہِ ییٚتہِ آے ایٚگریٖکَلچَر سیٚلٕف اونٕڈ بِزنٮ۪س تہِ ترٛاونہٕ یہِ بِضٲطی ییٚتہِ بَدلیٛو پٔتمہِ ؤرۍ یہِ ڈی سی ڈی سی یَن کٔرۍ ییٚتہِ واریاہ چینٛجِز تٔمۍ أنۍ اَصٕل اَصٕل بِزنٮ۪س یِمو سۭتۍ واریاہ لُکھ گٔے توکُن مُتاشر یِم بےٚروزگار ٲسۍ تِم تہِ گٔے تِم بِزنٮ۪س کَرنہٕ خٲطرٕ توٗرۍ بیٚیہِ گٔے واریاہ واریاہ یہِ ڈیٚولَپمٮ۪نٛٹ تہِ بیٚیہِ یہِ ژھۄٹھ وۄٹھ ہَٹووُکھ تیٚمہِ سۭتۍ گٔے یہِ بانڈی پورہ ڈِسٹِرٛک اَصٕل ڈیٚولَپ